اہن حظ بہٕ چھیٚس واریاہ زیادٕ خانٛدرَن منٛز ایٚنجوٛاے کَران أسۍ حظ چھِ خاندرَن منٛز کَران کٲم أسۍ چھِ ما ماستٕر بھٲے بھارٕنۍ پۄپھتٕرۍ بھٲے بھارٕنۍ سٲری حظ اِکووٹٔے وۄتھان ڈانٕس کَرنہِ سون فیورِٹ ٲں سوٛانٛگ حظ چھُ یِمَن پٮ۪ٹھ أسۍ سنٛگیٖتَس پٮ۪ٹھ ڈانٕس چھِ کَران سُہ حظ چھِ خوشیانہ چَڑھ دیا اجہٕ ویلایے ساریانہ اجہٕ ہو گیی رَب دی مہر بیٚیہِ حظ چھِ أسۍ کَران ہۄتھ پٮ۪ٹھ حظ أسۍ چھِ کَٹن تھرٛوٗ یہِ کَران أسۍ چھِ کَٹیٚن سۭتۍ کَرَن کٔٹۍ چھِ اسہِ سۭتۍ کَران أسۍ حظ چھِ تِمَن ہو رِکارڈ وَنان مُنٛڈا تھوڑا آٹھ بیٖٹ ہے پَر کُڈیو کے نَل بہت سویٖٹ ہیں آچھا مےٚ حظ چھِ یِم زٕ مطلب یِم حظ چھِ واریاہ زیادٕ پَسنٛد لَگان